السلام علیکُم تُہۍ چھُو حظ کرٛال بانہٕ بَناوَن وٲلۍ مےٚ حظ اوس ضروٗرت کَتٕر نوٚٹ حظ بیٚیہِ حظ اوس مےٚ ڈُل ضروٗرت اَہَن حظ اَکھ حظ نوٚٹ بیٚیہِ حظ اوسُم کَتٕر بیٚیہِ حظ ڈُل کَتریوٗ اَہَن حظ اَدٕ حظ ٹھیٖک حظ چھُ